اَسلام علیکُم آ اَسہِ ٲسۍ سَکہِ کَرنہٕ خٲطرٕ سِکہِ ضروٗرت گنٹہٕ پٲٹھۍ گنٹہٕ پٲٹھۍ ؤنۍتو تُہۍ دۄہَس دۄہ پٲٹھۍ دۄہ پٲٹھۍ دۄہَس شیٚہِ ترٕٛہ شتھ گنٹہٕ پٲٹھۍ گنٹَس ساس چس چلو او کے او کے او کے